وعلیکُم سلام ٹھیٖک چھِوا ہیٚلو اَسلامُ علیکُم ٹھیٖک چھِوا دانہِ چھُ یا کٕنُن دانہِ

کۭتِس گژھان کۅینٛٹَل

مےٚ چھُ ہیوٚن مےٚ چھُ دانہِ ہیوٚن ژٕ وَن کٔہۍ دِکھ مےٚ چھِ ہیٚنۍ دانَٮ۪س پٲنٛژھ دَہ کۄینٛٹَل اَوا اَوا

اَوا اَوا پوٚز چھُ توٚمُل چھُس نیران اوا کٔہۍ چھِو کٕنان وۅنۍ ژےٚ اوسٕے کٕنُن یہِ چھُ کٕنن وٲلۍسٕے وَنُن کٔہۍ دِکھ نَو شتھ ہا اَچھا توٚمُل اَگر وۅنۍ توٚمُلے یوت ہٮ۪مو سُہ کٍتِس گژھِ کۅینٛٹل وۅنۍ زن ہٮ۪مو توٚملٕے کٔہۍ دِکھ یا دانے دانے کٕنکھ درٛۅگ پَہم ہے چھُ گژھان

نہَ وۅنۍ کَرُس کَم پہَم کیٚنٛہہ وۅنۍ کَر اتھ دانٮ۪س کَم پہم کیٚنٛہہ مےٚ چھِی دَہ کۅینٛٹل ہیٚنۍ وۅنۍ کَرُس کَم پہم دوٚپمے وۅنۍ کَرُس کَم پہم مےٚ چھِ ہیٚنۍ دٔہ کۅینٛٹل وۅںۍ وۅنۍ توتہِ کَرُس کیٚنٛہہ بیٚیہِ اَتھ چھَنا لاگتھ اَتھ لَگہِ نا مےٚ دانٮ۪س کِراے

وۄنۍ کَرُس کم پہَم کیٚنٛہہ مےٚ چھِ ہیٚنۍ واریاہ دانہِ ہن دَہ کۄینٛٹل چھِ ہیٚنۍ بہٕ دِمَے نَو شتھ دِمے کۄینٛٹَلس

وۅنۍ کَرُس کیٚنٛہہ اورٕ یور بیٚیہِ کَرُس کیٚنٛہہ کنسیٚشن کوتاہ چھُے دانہِ کوتاہ چھُے دانہِ

وُہ کۅینٛٹل چھِیا کٕنٕنۍ وۅنۍ کَرُس رۄپیس نو شتھ تہٕ بہٕ ہٮ۪مے سٲرٕے ہن کَر یِمو ژٕے وَن کَر یِمو تہٕ ژےٚ چھُے کٕنُن ژٕ گژھٮ۪کھ گرِ آسُن تہٕ بہٕ یِمہٕ دانٮ۪س تُل تیٚلہِ أسۍ وٲتی آتھوارِ دۄہ دانٮ۪س تُل أتھۍ نمبرَس کَرے بہٕ فون تہٕ دانٮ۪س وُہ کوینٛٹَل تھٲوزِ